ہیٚلو اسلامُ علیکُم ٲں زیادٕ چھُ حظ باسان تُہی کھیٚیِو پیٚنٛٹاپ حظ بیٚیہِ ٲسۍزیٚو نہٕ سٕپایسی زیادٕ کھیٚوان کِہیٖنٛۍ پیٚنٛٹاپ کھیٚیِو وُنکیٚن بیٚیہِ کٔرِو سٕپایسی بَنٛد اَدٕ سا اَدٕ سا